میٛانہِ خٲطرٕ اوس یہِ ڈِسِجَن واریاہ اِمپاٹَنٛٹ ییٚمہِ دۄہ بہٕ مان ژٕ ٹٮ۪نتھَس منٛز پاس گٔیَس پَتہٕ اوس مےٚ یہِ ڈِسِجَن نیُن کہِ بہٕ کُس سَبجَکٹ رَٹہٕ میٛانہِ خٲطرٕ کُس سَبجَکٹ اَصٕل روزِ مٮ۪ڈ روزیا نان مٮ۪ڈ روزیا آٹٕس روزیا کامٲرٕس روزیا کُس سَبجَکٹ روزِ اَصٕل بہٕ ٲسٕس نہٕ ہٮ۪کان اَتھ ڈِسِجَن اَصٕل پٲٹھۍ نِتھ کینٛہہ گَرِکۍ ٲسۍ وَنان ژٕ کُس سَبجَکٹ چھے رَٹُن ژےٚ کُس سَبجَکٹ چھے باسان اَصٕل ییٚمہِ سۭتۍ ژٕ مان ژٕ بروںٛہہ کُن ہٮ۪کَکھ پٔکِتھ یَتھ منٛز ژٕ اَصٕل کینٛہہ ہٮ۪کَکھ کٔرِتھ بَس أڑۍ ٲسِم وَنان کہِ میتھَس چھِ واریاہ سکوپ ژٕ رَٹ میتھ بہٕ ٲسٕس أڑۍ ٲسۍ وَنان میتھ رَٹ أڑۍ ٲسۍ وَنان مٮ۪ڈیٖکَل رَٹ گَرِکۍ ٲسۍ وَنان ژےٚ کیٛاہ ژےٚ چھِ ڈاکٹر بَنُن بَس ممی ٲس وَنان ژےٚ چھے بَنُن ڈاکٹر پاپہٕ اوس وَنان ژےٚ چھے بَنُن اِنجیٖنَر ژےٚ چھے اِنجیٖنٔرِنٛگ کَرٕنۍ بہٕ ٲسٕس دَپان وۄنۍ کیٛاہ کَرٕ بہٕ پَتہٕ وۄنۍ دوٚپ مےٚ مےٚ تہِ اوس میتھ تھوڑا یہِ ویٖک پَتہٕ روٚٹ مےٚ مٮ۪ڈِکَلٕکۍ کوٚر مےٚ مٮ۪ڈِکَل پَتہٕ تمہِ دۄہ اوس واریاہ واریاہ مان ژٕ مُشکل مےٚ ڈِسِجَن نیُن کہِ بہٕ کُس سَبجَکٹ رَٹہٕ پَتہٕ کٔر مےٚ کَںسَلٹ پَنُن ٹیٖچَر یُس مےٚ ٹٮ۪نتھَس منٛز اوس پرناوان سُہ چھِ واریاہ اِنٹِلِجَںٛٹ جیٖنیَس تٔمی ووٚن مےٚ یِتھ کٔنَس کہِ رَٹ ژٕ مٮ۪ڈِکَلٕے یہِ میتھ چھے نہٕ ژےٚ تگان اَصٕل پٲٹھۍ کینٛہہ یہِ پَتہٕ روٚٹ مےٚ مٮ۪ڈِکَلٕے پَتہٕ یہِ باس باسے مےٚ واریاہ ییٚلہِ مےٚ پَتہٕ مٮ۪ڈِکَل روٚٹ باسے مےٚ سُہ مان ژٕ گۄڈنِکی دۄہ روٚٹ مےٚ یِتھَے کٲٹھۍ ڈیٖموٗ کٕلاس مٮ۪ڈِکَلَس مےٚ دوٚپ کہِ اگر مےٚ باسیٛوو اَصٕل یہِ مٮ۪ڈِکَل چھِ اَصٕل تیٚلہِ رَٹہٕ بہٕ اگر نہٕ کینٛہہ تہٕ تیٚلہِ نہٕ کِہیٖنۍ پَتہٕ ییٚلہِ مےٚ سُہ مٮ۪ڈی یہِ سبجَکٹ روٚٹ پَتہٕ باسے مےٚ سُہ واریاہ اَصٕل پَتہٕ کوٚر مےٚ تٔتھۍ سَبجکٹ پٮ۪ٹھ فوکَس اَز چھِ مےٚ باسان سُہ واریاہ اَصٕل سَبجَکٹ مٮ۪ڈِکَلَس بہٕ کَرٕ تٔتھۍ پٮ۪ٹھ فوکَس تہٕ پَتہٕ وٕچھو اَدٕ فیوٗچرَس منٛز کیٛاہ آسہِ